اگر بہٕ پنٕنۍ کَتھ کرٕ بہٕ کِتھ کٔنۍ ہیٚکہٕ پنُن پان جوٗرِتھ یُس آز کالٕچ یہِ ٹیٚکنالجی چھِ یُس چینجگ ٹیٚکنالجی ایٚڈوایسمیٚنٹ چھِ ایٚڈوانٕسمیٚنٹ بہٕ کِتھ کٔنۍ ہیٚکہٕ امہِ سۭتۍ پنُن پان جوٗرتھ بہٕ ہیٚکہٕ اکھ کٲم کٔرتھ بہٕ ہیٚکہٕ کانٛہہ آرگنایزیشن جویِن کٔرتھ ییٚمہِ سۭتۍ بہٕ آرگنایزشنٕکۍ یم لُکھ چھِ تِم یِن پہ پرٮ۪تھ کانٛہہ ونہِ پننۍ پننۍ کانٛہہ کتھ مےٚ روزِ کانٛہہ نتہٕ کانٛہہ کُنہِ تہِ کُنہِ تہِ ذٔریعہٕ کانٛہہ نتہٕ کانٛہہ کتھ یاد اتھ بارس منٛز تِکیازِ ییٚلہِ مےٚ اکھ کتھ روٗز یاد بیاکھ ونہِ بیاکھ کتھ تمہِ پتہٕ وَنہِ باکھ یُس سُہ یہِ بیاکھ کتھ ونہِ سُہ مےٚ روزَن یِم کتھہٕ یاد نتہٕ ہیٚکہٕ بہٕ بیٚیہِ اکھ کٲم کٔرتھ بہٕ ہیٚکہٕ ڈیلی نِوٕز پیپر پٔرتھ ییٚلہِ بہٕ نِوٕز پیپر پرٕ بہٕ روزٕ کنیٚکٹِڈ یتھ ٹیٚکنالجی یۄس چھ چینجگ ٹیٚکنالجی کل ایٚڈوانٕسمیٚنٹ یۄس چھ بہٕ روزٕ اتھ سۭتۍ جُرتھ اگر بہٕ ڈیلۍ ڈیلۍ نِوٕز پیپٲرٕس پر کیازِ بیٚیہ اگر بہٕ ڈیلی ڈیلی فونس پٮ۪ٹھ نِوٕز پَرٕ اصٕل پٲٹھی کنیٚکٹڑ روزٕ سوشل میڑیا ہس سۭتۍ تہٕ مےٚ روزِ امُیک اطلاع کہِ چینجگ ٹیکنالجی ایٚڈوانٕسمیٚنٹ چھ بہٕ روزٕ امہِ سۭتۍ اصٕل پٲٹھۍ جُرتھ یہِ روزِ میانۍ خٲطر اکھ اصٕل ذٔریعہٕ تہٕ اگر بہٕ پنٕنۍ کتھ کرٕ مےٚ ہیٚوچھ انٹرنیٚٹ یُس چھُ چلاوُن مُوبایل کمپیوٹر وغیرہ یہِ ہیٚوچھ مےٚ پانے چلاوُن مےٚ ہیٚچھنو نہٕ کٲنسے یہِ بہٕ گٔیس پانے مےٚ کوٚر بٔہمہِ پاس مےٚ دِتھک فوٗن مےٚ کوٚر سُہ سٹاٹ وار وار چلاوُن تہِ مےٚ توٚگ وٲر وٲر وٲر وٲر ہیٚوچھ مےٚ سُہ چلاوُن پانے تہٕ مےٚ ہیٚچھنٲو نہٕ کٲنسہِ تہِ بہٕ ٲسس بیٚین وُچھان تم کتھ پاٹھۍ چھ چلاوان تہِ پتہِ ٲسٕس بہٕ تمہِ کِنۍ پانہٕ کران ٹراے تہٕ ٲسٕس پانہٕ چلاوان تہٕ مےٚ ہیٚوچھ پانسٕے نش مےٚ ہیٚوچھ نہِ کانسہِ نش یہِ کیٚنحہہ